ریٖسینٹلی گوٚو اکھ اِوینٹ کوٚر اِنٛڑیاہَن ہوسٹ یَتھ زَن وَنان چھِ جی ٹُونٹی سٔمِت اَتھ منٛز ہسا نیو وُہَن مُلکن ۂندیو سٔفیٖرو کٔر اَتھ منٛز شمولیت تہٕ اکھ اِوینٹ کوٚو اَمیُک جی ٹوینٹیُک جے اینڈ کے یو ٹی تہِ کوٚر اکھ اِوینٛٹ ہوسٹ یَتھ اَتھ اِوینٛٹس منٛز گوٚو یی ڈِسکس کہِ یُس زَن کٔشیٖر ہُنٛد ٹیوٗزِزٕم چھُ ٹیوٗرِزٕم سیکٹر چھُ یہِ ہسا گژھِ گژھُن بوٗسٹ تہٕ کیٚنٛہہ میٹنگٕس آیہِ اَتہِ آرگٕنایز کَرنہٕ یِم ہسا برۄنٛٹھ کُن دِین کٔشیٖر فٲیدٕ اَتھ ٹوٗرِزٕم سیکٹرَس منٛز یہِ چیٖز ہسا باسیو مےٚ اکھ اِنٹرسٹنٛگ اکھ چیٖز کہِ جی ٹووینٛٹی سٔمِت ہُنٛد اکھ اِوینٛٹ کٔشیٖرِ ہوسٹ کَرٕنۍ